ٲں کشمیٖرس منٛز یا اگر أسۍ ٲں مطلب کُپوارہٕچ کتھ کرو ییتہِ چھُ مےٚ باسان مین چھُ زٕ سُہ گوٚو عیٖد زٕ چھِ یِوان ورۍ یَس منٛز منَاونہٕ البتہ مطلب باقی مذہبٕکۍ تہِ چھِ روزان سُہ گوٚو کہِ ہِنٛدو تہِ چھِ ییتہِ آسان تہٕ تِم چھِ پتہٕ دِوالی مَناوان رکھشا بنٛدھن مَناوان یِم چیٖز مَناوان مگر تِمن چیٖزن بارس منٛز چھُنہٕ مےٚ زیادٕ پتہ کِہیٖنۍ مےٚ چھِ صِرف پتہ عیٖدَن دۄن بارن منٛز کہِ یہ کشیٖر منٛز چھِ أسۍ عیٖد زٕ مَناوان ورۍ یَس منٛز چھِ اسہِ زٕ عیٖد یِوان یِم چھِ أسۍ واریاہ زیادٕ خوشحٲلی سان مَناوان أکھ گٔے عیٖدالفطر تہٕ أکھ گٔے عیٖدُالاَضحیٰ یا أسۍ اگر کٲشِرۍ پٲٹھۍ وَنو أکھ گٔے عیٖدُل بٔڑ عیٖد تہٕ بیٚیہِ اَکھ گٔے لۄکٕٹۍ عیٖد پتہٕ گٔے دوٚیِم بٔڑ عیٖد تہٕ یِمن دۄن عیٖدن پٮ۪ٹھ چھِ أسۍ مثال کے طور پر صُبحٲے وۄتھان کیٚنٛہہ میٛوٗٹھ چیٖز گۄڈٕٮ۪تھے کھیٚوان سرٛان کران نٔے پلوٚو لگاوان عیٖد نیٚماز پران

اکہِ بجہِ بٲگۍ پتہٕ چھِ أسۍ بتہٕ وتہٕ کھیٚوان تِکیٛازِ اسہِ چھُ آسان تمہِ دۄہہ واریاہ زیادٕ پکوان تہٕ واریاہ زیادٕ اصٕل اصٕل چیٖز رٔنمٕتۍ تہٕ چلو مثال کے طور پر اگر بہٕ تِمن بارن منٛز ونہٕ چاہے یکھنی چھِ آسان بنٲومٕژ رستہٕ چھِ آسان گۄشتاب چھِ آسان کباب چھِ آسان یتھے کٔنۍ چھِ آسان واریاہ واریاہ چیٖز تہٕ تمہِ پتہٕ بتہٕ وتہٕ کھیٚتھ چھِ أسۍ بیٚیہِ گِنٛدان ونٛدان ہۄپٲرۍ یپٲرۍ یِوان گِنٛدِتھ درٛوٚکِتھ پھیٖرتھ ویٖرتھ تہٕ چیٚوان چاے واے چایہِ خٲطرٕ تہِ چھِ آسان تِم واریاہ قٕسم ژۄچہِ وۄچہِ أنمٕتۍ تہٕ بیٚیہِ چھِ اصٕل پٲٹھۍ مطلب سُہ عیٖد ہنٛد مطلبۓ چھُ خوشی سُہ خوشی چھِ یِوان پرٛیٚتھ کٲنسہِ ہِنٛدین چہرن پٮ۪ٹھ مسلمان مسلمانَن سۭتۍ چھُ رلان پانہٕ وٲنۍ نہٕ کتھ باتھ چھُ کران باقین سۭتۍ یتھۓ کٔنۍ مےٚ چھُ با مےٚ چھُ یِمۓ زنٛدگی منٛز زٕ تہوار یِم ؤنو أسۍ یِم اسہِ منَٲیمت چھِ تہِ یِمن أسۍ دِلہٕ سان مانان چھِ تہٕ یِمن أسۍ ہمیٖشہٕ چھِ آسان انتظار کران پوٗرٕ ؤرۍ یَس أسۍ چھِ آسان پوٗرٕ ؤرۍ یَس پرٛیٛاران کہِ وۄنۍ کٔر ایی عیٖد تہٕ عیٖذ دۄہ کَرو أسۍ ہُو یہِ کٔرو نٔے پلوٚو اَنو ہُو کٔرو یِتھ کٔنۍ تہٕ أسۍ چھِ سٮ۪ٹھاہ خوش گژھان